اَلسلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتہوٗ تُہۍ ٲسیوٗ سٲری ٹھیٖک اصٕل پٲٹھۍ آ أسۍ تہِ ٲسۍ ٹھیٖک شُکُر خُدایَس کُن تُہۍ چھُوا پانہٕ ٹھیٖک تۄہہِ چھُوا پَے مےٚ اوس نا اوترٕ تہِ کوٚڑُم میٖشو پٮ۪ٹھ یہِ کِچنَس خٲطرٕ سِٹینٛڈ سُہ درٛاو مےٚ اصٕل آز ٲسۍ مےٚ کٔڑٕم میٖشو پٮ۪ٹھ زٕ چیٖز اَکھ اوسُم کوٚڑمُت پانَس دوٗر تہٕ بیٚیہِ اوسُم کوٚڑمُت نٮ۪کلٮ۪س گۄڈٕ کوٚڑُم نا دوٗر یُتھٕے دوٗر وٕچھُم تہٕ سُہ چھُ خراب سُہ چھُ اَکھ کَن پھُٹمُت تہٕ یہِ ہا یہِ پَتہٕ کٔرٕم کٲم پَتہٕ ووٚن مےٚ وٮ۪سَن شٮ۪سَن ووٚنمَس تۄہہِ تہِ چھُوا میٖشو پٮ۪ٹھ یِتھَے کَن نیران تِمو دوٚپُکھ نہ اَسہِ چھُ وٕنۍ تہِ ٹھیٖکھٕے درٛامُت تہٕ ژےٚ کیٛاہ گٔے اَتھ تہٕ وٕچھان وٕچھان مےٚ پیور واریاہَس کالَس مےٚ دوٚپ بہٕ کَرٕ وٕ بیٛاکھ چیٖز آرڈَر کوٚر مےٚ نٮ۪کلٮ۪س سٮ۪ٹ یُتھٕے مےٚ نٮ۪کلٮ۪س سٮ۪ٹ کوٚڑ آرڈَر اَتھ سۭتۍ چھِ نٮ۪کلٮ۪س سۭتۍ دوٗر اَتھ سۭتۍ چھِ سُہ مانٛگ یُس ڈٮ۪کَس چھِ لاگان ڈٮ۪کہٕ ٹیوٚک یَتھ وَنان چھِ کٲشِرۍ پٲٹھۍ تہٕ اَتھ سۭتۍ چھِ بیٚیہِ نٮ۪کلٮ۪س یُتھٕے بہٕ لاگان چھَس اَسہِ چھِ فَنٛگشَنَس پٮ۪ٹھ گَژھُن یُتھٕے بہٕ لاگان چھَس تہٕ نیران نیران درٛاو مےٚ اَتھ نٮ۪کلٮ۪سَس بۄنہٕ کَن زٕ پھٔلۍ ژھیٚنۍمٕتۍ تہٕ ووٚن نہٕ مےٚ کٲنٛسہِ مےٚ دوٚپ وۄنۍ کَس وَنہٕ بہٕ ییٚتہِ تہٕ یہِ ہا یہِ پَتہٕ چھَس بہٕ سونٛچان أنٛدٕر کِنٮ۪ن اوترَے ہے مےٚ اون سِٹینٛڈ کِچنَس خٲطرٕ ییٚلہِ سُہ درٛاو ٹھیٖک تہٕ یِمَن کیٛاہ گوٚو پَتہٕ گوٚو مےٚ یُتھ موٗڈ خراب کھوٚت مےٚ شرار مےٚ دوٚپ وۄنۍ تہِ اَن بہٕ میٖشو پٮ۪ٹھ چیٖز ویٖز کِہیٖنۍ اَتہِ تہِ سوٗنچُم مےٚ دوٚپ وۄنۍ درٛاو خراب وۄنۍ کیٛاہ کَرٕ بہٕ بہٕ چھَس وَنان کَرٕ واپَس تہٕ خبر رَٹنہ ما نہ رَٹنہ ما اس لیے چھَس بہٕ وَنان خراب ما تھٲیِو خراب چیٖز اگر اصٕل کانٛہہ کَرِ تَس سُنٛد وَنُن اَصلٕے اگر کانٛہہ خراب کَرِ سُہ کَرِ تَس سُنٛد وَنُن خرابٕے اس لیے میٖشو پٮ۪ٹھ چیٖز وٕچھِتھ ٲسیوٗ آرڈَر کڑان یور ترٛاوان ٲسیوٗ أسۍ تہِ آسو ہٮ۪وان حدٕ کھۄتہٕ زیادٕ ہاں ہاں باقی حظ ٹھیٖک اَہَن حظ ادٕ حظ ادٕ حظ ٹھیٖک حظ چھِ حظ ؤنۍزیو تُہۍ توتہِ ادٕ حظ ادٕ حظ ٹھیٖک حظ چھِ